کُم وعلیکُم سلام ٹھیٖک چھُوا اَہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک سٲری اَسہِ حظ اوس یِتھٕ کٔنۍ مٮ۪وٕ ٲسۍ اَسہِ ضروٗرت اَسہِ چھِ یِتھٕ کٔنۍ خانٛدر حظ کوٚرمُت تِمنٕے اوس خبرٕ گژھُن تہٕ اَسہِ ٲسۍ وۅنۍ تھوڑا تازٕے ضروٗرت تۄہہِ چھُو اَصٕل اَتہِ مٮ۪وٕ دُکانَس پٮ۪ٹھ تُہۍ ؤنِو تۄہہِ کیٛاہ کیٛاہ چھُو اَتہِ اَصٕل پَہَم

مطلب ریٹ ریٹ ؤنِو تُہۍ کیلَن کیٛاہ چھِ سَنٛگتَرَن کیٛاہ چھِ تہٕ دَچھَن کیٛاہ چھِ مےٚ چھِ اَکھ زٕ ڈَبہٕ حظ نِنۍ اَصٕل پہم

سَنٛگتَر اَچھا ٹھیٖک آ پتہٕ پیٖٹ پیٖٹ حظ نِنۍ اَکھ پیٖٹ

ژٕ دَپ أسۍ چھِ اَگر ہَے دَہ اگرہَے یہِ کیلہٕ نِمو نا زٕ ترٛےٚ کِلوٗ یہِ درجہِ نِمو نا ڈَبَس منٛز تِم تہِ چھِ اَصٕل ضروٗرت دچھ تہِ چھِ اَصٕل ضروٗرت تہٕ سَنگتر تہِ مطلب رَلہٕ میٚل چھِ اَسہِ ضروٗرت نہَ نہَ ژوٗنٛٹھۍ حظ چھِ اَسہِ پَنٕنی دٲن کِتھۍ چھِ

تِمَن کیٛاہ تِمَن کیٛاہ ریٹ چھِ دٔٲنن اَچھا ٹھیٖک حظ گوٚو تیٚلہِ تھٲوزیٚو حظ تُہۍ پگاہ بہٕ یِمہٕ صُبَحس اَپٲری تُہۍ تھٲوزیٚو یہِ تَیار یِم اَکھ تھٲوزیٚو تُہۍ دٲنو منٛزٕ اکھ ڈَبہٕ بیٚیہِ تھٲوزیٚو تُہۍ کیلہٕ ڈَبہٕ اکھ بیٚیہِ تھٔٲوزیٚو تُہۍ سَنٛگتر تَتھ تھٲوزیٚو مگر مِکٕس کھیٚن مطلب اگر اَمبہٕ تھٲوہوٗس نا کیٚنٛہہ اَمبہٕ چھا حظ تَتھ تھٲوزیٚو سَنگتر تُہۍ مےٚ مطلب سُہ بنٲوزیٚو اَکھ ڈَبہٕ ترٛےٚ ڈَبہٕ چھِ مےٚ ضروٗرت ٹھیٖک چھا آ تُہۍ تھٲوزیٚو ترٛےٚ ڈَبہٕ تَیار صُبَحس یِمہٕ بہٕ بہٕ تُلہٕ اَپٲری اَسہِ چھُ اَپٲری خبرٕ گژھُن ٹھیٖک چھا حظ لگ بگ یِمو أسۍ ترٛیٚیہِ بَجہِ یِمو حظ نہَ حظ تَتہِ حظ بروسہٕ تُہۍ تھٲیِو پانَے اَصٕل پہم تُہۍ ترٛےٚ ڈَبہٕ تھٲوِو تُہۍ تَیار مےٚ یِیہِ نہٕ ٹایِم کیٚنٛہہ نَتہٕ یِمہٕ ہا بہٕ اوٚتتھٕے بہٕ وُچھٕ ہا پانَے وۅنۍ تھٲوِو تُہی ترٛےٚ ڈَبہٕ تَیار تہٕ بہٕ یِمہٕ اَپٲری آ تُہۍ تھٲوزیٚو یہِ ہَن تیار ٹھیٖک چھا چلو شُکریہ حظ پَتہٕ ترٛاوَو اَپٲری پۄنٛسہٕ تہِ اَدٕ حظ بِہِو رۄبَس حوال